میوٚن سَوال چھُ اِتھ پٲٹھۍ تُہۍ ؤنِو مےٚ کہ یِم کُلۍ چھِ اَسہِ کیاز پَزَن نہٕ کُلۍ ژَٹٕنۍ کہینۍ تُہۍ ؤنِو مےٚ کُلیٚن ہُنٛد فٲیِدٕ تُہُنٛد سَوال چھُ یہٕ زِ تُہۍ ٲسِو وَنان اَسہِ کیاز پَزَن نہٕ کُلۍ ژَٹٕنۍ کِہینۍ یہِ کہِ یہِ زَن ساروٕنۍ چھِ أسہِ باخَبَر کہ اَسہِ پَزَن نہٕ اَسہِ پَزَن نہٕ کُلۍ ژَٹٕنۍ کِہیٖنۍ تِکیاز کہِ أسۍ چھِ کُلنٕے پٮ۪ٹھ دارمَدار تہٕ کُلۍ چھِ اَسہِ پٮ۪ٹھ دارمَدار اَگَر أسۍ زیادٕ کُلۍ ژَٹَو ییٚتہِ یُس کاربَن ڈیاکسایڈ چھِ سُہ گَژھِ تمِچ لیوَل گَژھِ ہاے تہٕ ییٚلہ کاربَن ڈیاکسایڈٕچ لیوَل گَژھِ ہاے واریاہ لُکھ مَرَن یا یِم گٕلیشِیٲرٕس چھِ تِم گَژھَن میٚلٹ یِم گٕلیشیٲرٕس ییٚلہِ پَتہِ میٚلٹ گَژھَن تِم وَسَن آبہِ کِس صوٗرتَس مَنٛز بٔستِیَن مَنٛز تِکیازٕ اَسہِ پَزَن نہٕ اَسہِ پَزَن نہٕ کُلۍ ژَٹٕنۍ کِہینۍ اَسہِ پَزَن زیادٕ کھۄتہٕ زیادٕ کُلۍ لاگٕنۍ تِم چھِ اَسہِ آکسیجَن تہَ فَراہَم کَران یا تِم چھِ اَسہِ واریاہ چیٖز فَراہَم کَران یِم سانہِ زِندَگی خٲطرٕ واریاہ ضروٗری چھِ اَسہ پَزَن کُلۍ لاگٕنۍ اَگَر اَگَر أسۍ کُنہِ چیٖز خٲطرٕ اَکھ کُل آسہِ ژَٹُن اَسہِ پَزَن تمہِ خٲطرٕ زٕ کُلۍ واپَس لاگٕنۍ تَکیاز کہِ کُلٮ۪ن ہُنٛد رول چھُ سانہِ زِندگی مَنٛز واریاہ واریاہ اَہَم رول چھِ تِم نِباوان سانہِ زِندَگی مَنٛز تِم چھِ یُس سون ایٖکو سِسٹَم چھُ تِم چھِ تَتھ تَوازُن تھاوان یا یُس سون ایٚنورامنٹ چھُ تِم چھِ تَتھ تھاوان تَوازُن اَسہِ پَزَن نہٕ کُلۍ ژَٹٕنۍ کِہیٖنۍ یا اسہِ چھِ کُلۍ چھِ اَسہِ دِوان میوٕ چھِ دِوان پھل چھِ دِوان یا کلۍ چھِ اَسہِ لٔکٕر چھِ اَسہِ کُلۍ دِوان اَگَر اَسہِ کانٛہہ اَسہِ چھُ مِثالے تِہنٛد تُہۍ مٲنِو کہِ اَسہِ چھُ بَناوُن اَکھ مَکان مَکانَس خٲطرٕ چھِ لٔکٕر ضروٗری یہِ چھُو تۄہہِ سارنٕے پَیِی تہٕ مَکانَس خٲطرٕ ییٚلہِ لٔکٕر چھِ ضروٗری تم سُہ لٔکٕر کَتہِ چھِ أسۍ اَنان سُہ چھِ اَنان کُلیٚو پِٮ۪ٹھ اَسہِ پَزَن کُلٮ۪ن ہُنٛد واریاہ تَحفُظ پَزِ اَسہِ کَرُن اَسہِ پَزَن نہٕ کُلۍ ژَٹٕنۍ کینٛہہ بیٚیہ چھِ کُلۍ یِم چھِ تِم چھِ سانہِ سیٖنری مَنٛز تہِ ہُریٚر کَران سانہِ خوٗبصوٗرتی مَنٛز تہِ ہُریٚر کَران اَسہِ پَزَن زیادٕ کھۄتہٕ زیادٕ کُلۍ لاگٕنۍ کُلۍ ژَٹنہٕ باوَجود پَزَن اَسہِ زیادٕ کھۄتہٕ زیادٕ کُلۍ لاگٕنۍ اَسہِ پَزَن اَسہِ پَزَن ڈِفاریٚسٹریشَن کَرٕنۍ کینہہ اَسہِ پَزَن نہٕ بیتَہاشا کُلۍ ژَٹٕنۍ کِہیٖنۍ اَسہِ پَزَن زیادٕ کھۄتہٕ زیادٕ کُلۍ لاگٕنۍ وۄنۍ اَگر اَسہِ کُنہِ جاے آسہِ کانٛہہ کُل ژَٹُن اَسہِ پَزِ گۄڈٕ تَتھ تمیُک اِجازَت اَنُن ووں وۄنۍ اَگر اَسہِ اِجازَت أنِتھ تہِ ژوٚٹ کُل اَسہِ پَزَن توتہٕ تمہِ بَدلہٕ زٕ کُلۍ لاگٕنۍ ضروٗری تِکیازِ کہِ کُلٮ۪ن ہُنٛد چھُ اَہَم رول سٲنِس زِندَگی مَنٛز تہٕ بَس